وعلیکُم اسلام اَہَن حظ آ أسۍ چھِ کاکری کٕنان اَدٕ عٲش کٔرِتھ بَنَن تۄہہِ کمہِ کالٹی ہٕنٛدۍ چھِ یِم ضروٗرت اَسہِ چھِ واریاہ کالٹی ییٚتہِ ایٚویلیبُل حظ واریاہ برینٛڈ چھِ اَسہِ ایٚویلیبُل تُہۍ ہیٚکِو اَمہِ خٲطرٕ صُبَحس کاجہِ پَتہٕ یِتھ تہٕ اِنشاء اللہ بَنہِ چلو اسلام علیکُم